سٲنِس علاقَس منٛز اگر أسۍ کھٮ۪ن چٮ۪نٕچ مَسلہٕ وٕچھو تہٕ مےٚ چھِنہٕ باسان زِ تِتھ لُکھ چھِ یعنی کہِ یِتھ کٔنۍ أسۍ اگر أسۍ کٔشیٖر نٮ۪بَر چھِ وٕچھان لوٗکھ چھِ تَرسان کہِ تمَن مِلنا غذا تہٕ پَتہٕ گوٚو باقٕے الگ چیٖز تمَن چھِ آسان صاف تمَن چھِ آسان شَفاف سُہ گوٚو باقٕے الگ چیٖز مگر گۄڈنٮ۪تھ چھِ تٕمَن غذا گژھِ مٮ۪لُن کالٹی میٖلٕز چھِنہٕ اِنسان تَتہِ گَژھِ اگر کانٹِٹی آسہِ سُے چھِ تَتہِ اِنسان زیادٕ پَسَنٛد کَران تہٕ اگر أسۍ پنٛنِس علاقَس منٛز وٕچھو تہٕ میٛانہِ حِساب چھِنہٕ ییٚتہِ زیادٕ تَر لُکھ یِم پرٛابلِم فیس کَران کیٚنٛہہ مگر وقت چھِ ووتمُت یوٗت زِ آینٛد آینٛد ہٮ۪کہِ لُکَن وارِیاہ زیادٕ وارِیاہ زیادٕ مُشکِلات پٲدٕ کیٛازِ کہِ لُکھ چھِنہٕ وۄنۍ محنت کَران کیٚنٛہہ یِتھ کَن پنٛنِس زٔمیٖنَس پٮ۪ٹھ ٲسۍ تِم دانہِ وۄبداوان تہٕ کیٛازِ کٔشیٖر منٛز چھِ وارِیاہ زیادٕ لُکھ زیادٕ بَتہٕ کھٮ۪وان تہٕ لُکھ ٲسۍ برٛونٛہہ پٮ۪ٹھ دانہِ وۄبداوان مگر وۄنۍ چھِنہٕ وۄبداوان کیٚنٛہہ ییٚمہِ وجہ سۭتۍ لُکَن چھِ وارِیاہ زیادٕ مُشکِلات یِوان پیش مَگَر اَگَر أسۍ اوٚوَرآلَس منٛز پنٛنہِ ایریاہٕچ کَتھ کَرو تہٕ لُکَن چھِنہٕ کَہٕنۍ تہِ یِتھ مُشکِلات پیش یِوان کیٚنٛہہ زِ تٕمَن چھِنہٕ غذا کیٚنٛہہ تِمَن چھِنہٕ ترٛیش کیٚنٛہہ ییٚتہِ چھِ سارنٕے اَصٕل اَکھ میٖل مِلان اَصٕل اَکھ پرٛاپَر مالنیوٗٹِرٛشَن مِلان تہٕ میٛانہِ حِساب چھِنہٕ سٲنِس ایریاہَس منٛز اِژھ کانٛہہ پرٛابلِم ہاں اگر أسۍ کانٛہہ کُنہِ وٕچھو ہَتہٕ منٛز ہیٚکہِ گٔژھِتھ پَنٛداہ پٔرسَنٛٹہٕ یُتھ کیس